بہٕ چھُس اکھ کرکٹ پلیر بہٕ چھُس واریاہ زیٛادٕ کِرکٹ بیٹ مٔلۍ اَنان پننہِ خأطرٕ تہٕ وٕنیک تام یُس مےٚ سارِوٕے کھۄتہٕ پسنٛد آمُت چھُ سُہ اوٚن مےٚ ترٛے رٮ۪تھ بروٗنٛٹھ سنگَم علاقس منٛز أکِس ناماوار فیکٹری پٮ۪ٹھ یتھ خان اِنٹرنیشنل سپوٹٔس ناو چھُ اَمہِ بیٹہٕ سۭتۍ گیُنٛد مےٚ واریاہ میچ تہٕ لاتعداد رَن کٔرۍ مےٚ اَمہِ سۭتۍ نیران وألۍ یِم سِٹروک چھ یِم چھ واریاہ تیز نیران تہٕ اَمِچ آواز تہِ چھ مےٚ خۄش لگان أمِچ گرِپ تہِ چھ مےٚ واریاہ خۄش لگان تِکیٛازِ اَتھ چھ تھپھ یِوان اَصلۍ پأٹھۍ بیٹ چھُ بیلنسہِ تہٕ وزنس منٛز تہِ بیٚیہِ چھُ مضبوٗط یہِ چھُ اَصل کأشِر یِرِ ہُنٛد بنیومُت أمیُک لوٚٹ چھُ پیٖسن منٛز نہایت کارکردگی سان واٹنہٕ آمُت بیٹُک یُس تٔلِم حِصہٕ چھُ سُہ چھُ نایلان پنُک تہٕ فیویکال سۭتۍ بنٛد کرنہٕ آمُت ییٚمہِ کہِ وجہ سۭتۍ بیٹ چھُ مضبوٗطی منٛز ہُرٮ۪ر گوٚمُت سِٹیٖکر تہِ چھ اَتھ اَصلۍ پأٹھۍ چِپکأوِتھ یوٗتاہ کال گوٚو مےٚ أمہِ بیٹہٕ سۭتۍ گِنٛدان وٕنیُک تام ؤتھۍ نہٕ یِم زانٛہہ یِم سِٹیٖکر یہِ چھُ مےٚ سارِوٕے کھۄتہٕ پسنٛدیٖدہ بیٹ تہٕ بیٚیہِ چھُس نہٕ بہٕ یہِ بییِس کأنٛسہِ پلیرس تُلنہٕ دِوان کیٚنٛہہ بہٕ چھُس کھوژان یہِ ما فُٹہِ